سلامُ علیکُم وعلیکُم اَسَلام ٹھیٖک چھِو حظ آ ٹھیٖک فرمٲیتو آ سمیٖر صٲب چھُس آ ٹی سِٹال وٲلۍ چھِ ٹی سِٹال وٲلۍ اَچھا ٹھیٖک ٹھیٖک اَوا اَوا چاے چھِ واریاہ اَصٕل بَناوان دۅد دۅد تھاوان علاوے پَہم کافی وافی تہِ چھِ سورُے کیٚنٛہہ ایٚویلیبُل چایہِ سٍتۍ چھِ أسۍ تھاوَان بیٚیہِ یِہےَ پَکوٗڑِ وَکوٗڑِ نا تھٔنۍ گِردٕ وۅنۍ گِردٕ کافی آ سورُے کیٚنٛہہ ایٚویلیبُل آسان چایہِ کَپَس چھِ ریٚٹ دِوان وُہ رۅپیہِ آ آ آ تھٔنہِ گِردٕ ہیٚتھ آ ؤنِو حظ اَدٕ ٹھیٖک چھُ مَگر اَتھ کھٔسَن ایٚکٕسٹرا پۅنٛسہٕ

اَنٕنَس اَنٕنَس اَدٕ ٹھیٖک گوٚو سُہ تہِ گوٚو تیٚلہِ ٹھیٖک کیٚنٛہہ چھُنہٕ پرٕواے تیٚلہِ کھٔسَن نہٕ ایٚکٕسٹرا پۅنٛسہٕ کیٚنٛہہ آ اَدٕ ٹھیٖک ٹھیٖک چھُ چاے گَژھِ آسٕنۍ سُپیٚشل بیٚیہِ ما کیٚنٛہہ ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ پرٕواے ریٚتہٕ پَتہٕ ریٚتہٕ آسو حِسابٕے کَران اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرٕواے کیٚنٛہہ چھُنہٕ پرٕواے مہٕ ہیٚیِو ٹیٚنٛشَن وَعلیکُم سَلام وَعلیکُم سَلام تُلِو حظ